گامس منٛز چھ سأنۍ زِنٛدگی واریاہ مُشکِل سفرٕ سان گُزران پاورٕ سۭتۍ چھ أسۍ بتہٕ سیُن رٔنِتھ ہیٚکان پاور سۭتۍ چھ أسۍ واریاہ چیٖز ہیٚکان کٔرِتھ پاورٕ سۭتۍ چھ اَسہِ ہیٖٹر تہِ لأگِتھ ہیٚکان پاورٕ سۭتۍ چھ أسۍ بویلر تہِ لأگِتھ ہیٚکان ییٚمہِ بویلر سۭتۍ أسۍ پگاہ کیُتھ ونٛدس منٛز سرٛان ہیٚکان چھ کٔرِتھ پاورٕ پاور چھ اَسہِ واریاہن کامٮ۪ن بکار لگان توٚمُل توملہٕ مِشیٖن تہٕ باقےٕ یِمہٕ تہِ مِشینٔری چھ گامس منٛز آسان تِم چھ پاورٕکہِ ذٔریعہِ چلان اگر نہٕ پاور چھ آسان تہٕ تِم مشیٖنہٕ چھنہٕ چلان کہیٖنۍ تہِ نہٕ پاورس پاور چھ اَسہِ خاص کر ونٛدس منٛز واریاہ زیٛادٕ بکار لگان